واریاہ لوٗکھ چھِ پنٛنہِ پنٛنہِ سِٹیٹسہٕ مُطٲبِق مَہَرنٮ۪ن دِوان واریاہ گِفٹٕس یَتھ منٛز یَتھ منٛز واریاہ چیٖز چھِ یِوان سۄن چھُ یِوان یا ترٛام یی دِنہٕ یا واریَہو لِحاظو چھُنہٕ گِفٹٕسٕے یٲتۍ کِہیٖنۍ تہِ نہٕ مَگَر ڈاوری تہِ چھےٚ یِوان دِنہٕ یَتھ منٛز یُس واریاہ موٚکُر رِواج چھُن ہیوٚتمُت بَنُن یَتھ منٛز أکِس کورِ چھِ دِوان فِرٛج چھِ دِوان واشِنٛگ مٔشیٖن چھِ دِوان کوٗلَر چھِ دِوان یا اے سی چھِس دِوان تِم چھِن ہیٚتۍمٕتۍ سٲنِس معاشِرَس منٛز بَنٕنۍ واریاہ بِدعت جب کہِ گِفٹٕس ہٮ۪کَن لۄکٕٹۍ لۄکٕٹۍ چیٖز دِتھ یِم أکِس مَہَرنہِ لٔگِتھ ہٮ۪کَن یا یُس ضٔروٗرتُک سامان آسہِ نہ کہِ یِم چیٖز یِم واریاہ بِدعت بَنَن یا یِم غَریٖبَس خٲطرٕ وَقتی طور واریاہ مُشکِلات چھِ پٲدٕ کَران